اگر أسۍ کَتھ کَرو کیٚنٛہہ یِم مُشکِلات یِمَن لُکَن یِم گِنٛدان درُکان چھِ سٲنِس علاقَس منٛز چھِ تِمَن وارِیاہ زیادٕ مُشکِلات پیش یِوان یِتھ کَنَتھ زِ أسۍ وٕچھان چھِ زِ یِم تہِ اگر أسۍ کِرکَٹ پٕلیر وٕچھو تم اگر گِنٛدَن تمَن پٮ۪ٹھ چھِنہٕ تِم مَیَثر یِوان تم فیسَلٹی تھاونہٕ کِہیٖنۍ زِ تِم ہٮ۪کہٕ ہَن گِنٛدِتھ فار ایٚگزامپٕل اگر کانٛہہ بَچہِ گِنٛدان چھِ پَنُن سکوٗل دۄہ چھِ زایہِ کَران مگر تٔمِس بَچَس چھِنہٕ پَتہٕ یِوان بِہِتھ تِتھ کَنہٕ دِنہٕ کِہیٖنۍ فار ایٚگزامپٕل نیشنَلَس تانۍ واتناوہَن وٕنکیٚو تانۍ وٕچھنہٕ مےٚ کِہیٖنۍ سٲنِس عَلاقَس منٛز درٛاو کانٛہہ سٹیٹ لٮ۪ولہِ نیشنَل لٮ۪ولہِ تام درٛاو خٲلی چھِ اگر گِنٛدان چھِ بَچہِ گراوُنٛڈَن منٛز میٛانہِ حِساب گَژھِ گارمٮ۪نٛٹ یِمَن وارِیاہ زیادٕ فٮ۪سَلٹی مَیَسَر تھاوٕنۍ تاکہِ بَچہِ ہٮ۪کَن گِنٛدِتھ تہٕ تِمَن گَژھِ نہٕ مُشکِلات کِہیٖنۍ